ہٮ۪لو السَلام علیکُم ٹھیٖک چھُو حظ یاور صٲب اَصٕل پٲٹھۍ پَرُس اَنے نہ حظ ژےٚ نِش فون اے سُہ حظ گوٚو خراب کٔژتام رٮ۪تھٕے درٛا کٔژتام مان ژٕ رٮ۪تھٕے درٛاے تہٕ تَنہٕ پٮ۪ٹھ چھِ مےٚ بِہتٕے سُہ گوٚو فونٕے خراب ہے مےٚ نَہ حظ چھِ پیی اَکھ چھِ بیٹرٛی تہِ سُہ چھُ وۄتھان پتہٕ گَژھان أتی بِہِتھ پانَے یورٕ آسان پنٛداہ شُراہ پٔرسنٛٹ چارٕج سُہ گَژھان جِناب پانَے بِہِتھ آٹومیٹِکٔلی گَژھان پتہٕ یُتھٕے چارجَس لاگان سُہ وۄتھان سُہ ہاوان پتہٕ سۄے بیٹرٛی پٔرسنٹیج مگر یُتھٕے چَلاوان پتہٕ دۄن ترٛٮ۪ن مِنٹَن پتہٕ گَژھان بیٚیہِ بِہِتھ تۄہہِ حظ ووٚنوُ تَمہِ دۄہ یہِ چھِ زبردس فون تۄہہِ دوٚپوٕ اَتھ چھےٚ ریم تہِ اَصٕل یہِ چھِ زبردس فون اَتھ نیرِ ٹایِم تہِ یہِ چھِ لایف ٹایم اَتھ نیرَن دَہ ہے کیٛاہ حظ چھُو وَنان تہٕ تۄہہِ حظ ووٚنوٕ تَمہِ دۄہ بیٹرٛی بیکپ تہِ آسہِ یَتھ اَصٕل اَتھ آسَن لگ بگ پانٛژھ ٲٹھ گٲنٛٹہٕ یا تَنہٕ پٮ۪ٹھ ترٛےٚ گٲنٛٹہٕ تہِ دِوٲنی سہل سہل وَنہِ وَنہِ تۄہہِ ؤنِو نَہ حظ پَرُس تہِ بہٕ دِمو تۄہہِ شیٖرِتھ اگر کیٚنٛہہ تہِ پرٛابلِم آسہِ وَنہِ اَنا بہٕ تیٚلہِ فون تۄہہِ نِش

ہیلو بہٕ بہٕ کَر یِمہٕ تیٚلہِ بہٕ یِما تیٚلہِ بہٕ بہٕ چھُسو تیٚلہِ پَکان اُکنٕے مےٚ لَگن پانٛژھ مِنٛٹ اوٚتام بہٕ حظ ییٚکیٛاہ لوٚت حظ لوٚت حظ ییٚکیٛاہ گاڑِ وول سمکھیو ییٚکیٛاہ بہٕ ہیوٚتُس واتُن تُہٕنٛدِس دُکانَس نِش بہٕ واتہٕ ییٚکیٛاہ حظ زٕ مِنَٹ لَگن ییٖتِس کالس کَرو أسۍ کَتھٕے فونسٕے پٮ۪ٹھ یہِ حظ یہِ کہِ اَکھ چھُ سُہ بیٹرٛی پٮ۪ٹھ گَژھان پانَے بِہِتھ بیٚیہِ چھِ تَتھ تھوڑا گٔے کیمرَہس تہِ پرٛابلِم تَتھ کیمرَہس تہِ حظ گٔے پرٛابلِم ییٚکیٛاہ تُہۍ تُہۍ آ ییٚکیٛاہ تہٕ تیٚلہِ یِما بہٕ وَلہٕ حظ ٹھیٖک چھُ تیٚلہِ أکیٛاہ بہٕ چھُس پَکان تیٚلہِ اُکنی جِناب تہٕ مگر ٹھیٖک مہربٲنی کٔرِتھ یہِ گوٚژھ شِہرِتھ دیُن مہربٲنی کٔرِتھ اَصٕل پٲٹھۍ یہِ آدٕ حظ بہٕ بہٕ چھُس ییٚکیٛاہ پَکان جِناب تۄہہِ کُن آدٕ حظ آدٕ حظ